پَنٛداہ شیٚتھ شُونٛزاہ یہِ چھُ سُہ تٲریٖخ یَتھ منٛز بیٹل آف پانی پَت گیہِ دٔیُم تٲریٖخ پَنٛداہ شیٚتھ پانٛژہٲٹھ یَتھ منٛز بیٹل آف تالی کوٗٹ گیہِ أمۍ پَتہٕ چھِ پَنٛداہ شیٚتھ شُسَتَتھ اَتھ منٛز گیہِ بیٹل آف ہلدی گاٹھی أمۍ پَتہٕ چھُ پَنداہ شیٚتھ دُ شيٖتھ اَتھ منٛز گیہِ دیٖنہِ الٰہی یُس چھُ سُہ بَنایہِ اَکبرن أمۍ چھِ کیٚنٛہہ پانٛژھ تٲریٖخ